اَسہِ کَرے فین اَکھ حظ آرڈَر اَمہِ برونٛہہ اوٗشا کَمپٔنی ہٕنٛز سُہ فینَس سِٹاٹَس سِٹاٹَس ٹھیٖک تہٕ لیکن ییٚلہِ تَتھ کینٛہہ رٮ۪تھ گٔیے تَمہِ پَتَے گٔیے سۄ خراب حظ اَسہِ پَتہٕ کَرے اَسہِ کَسٹمَر کیرس تہِ فون لیکن کسٹمَر کیرَن ونے اَسہِ کہ أسۍ سوزو اور نَفَر لیکن سُہ نَفَر تہِ ووت نہٕ ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہِ نہٕ چوٗنٛکہ یور اوس واریاہ زیادٕ گرمی بَچہِ ٲسی یوان سکوٗل پٮ۪ٹھ تِمَن ٲس واریاہ زیادٕ گرمی آسان سپدیمٕژ یا أسۍ یِوان کامہِ پٮ۪ٹھ أسۍ دَپہو کہِ أسۍ بیٚہماو فینہٕ تَلہٕ کَرٕ ہاو ہوا حٲصِل لیکن فین سپدے اَسہِ خراب تیٚمہِ باوجوٗد چھِ اَسہِ واریاہ زیادٕ بیڑ فیٖلِنٛگٕز اَمہِ فینہٕ متعلق حظ اور بیٛاکھ چیٖز چھِ یہِ کہ یُس اَسہِ فین استعمال کَرے سٹاٹَس نِیے أمۍ پاوَر واریاہ کَم حظ لیکن تیٚمہِ پَتہٕ کٔر أمۍ ییٖژاہ کَنزیٖوٗم اَسہِ اٮ۪لَکٹِرٛسِٹی أسی ٲسۍ دَپان کہِ أسۍ کَڑہاو یہِ فینٕے وۄنۍ نٮ۪بر حظ اور بیٛاکھ اَکھ بیڑ اَکھ نٮ۪گیٹِو اَکھ اٮ۪کٕسپیٖرینٛس مِلے اَسہِ أمہِ ذریعہٕ یہِ کہ یِژھ پھِر تہِ یہِ فین أسۍ استعمال ٲسۍ کَران یہِ اوس تیٖژاہ شور کَران اَسہِ بَچَن اوس نہٕ یِوان پرنہٕ تہِ نہٕ کِہیٖنۍ أسی ٲسۍ پَنٕںۍ کٲم کَران اَسہِ ٲس واریاہ زیادٕ شور حظ حٲصِل گژھان اَمہِ فینہٕ ذٔریعہٕ حظ چوٗنٛکہ یہِ اوس گرٛیٚن گرٛیٚن گرٛیٚن گرٛیٚن گرٛیٚن گرٛیٚن کَران ٲس بار بار بار بار اَسہِ اوس واریاہ زیادٕ حظ مُشکلاتَن ہُنٛد سامنہٕ پٮ۪وان کَرُن اور بیٚیہِ اَکھ نٮ۪گیٹِو اٮ۪کٕسپیٖرینٛس ٲس اَمِچ یہِ کہ یُس اَتھ کَلَر اوس سُہ گوٚو فیڈ حظ یعنی سُہ کَلَر گوٚو اَتھ واریاہ خراب حظ سٹاٹَس ٲس یہِ سفید یہِ گٔیے واریاہ زیادٕ پَتہٕ اَمیُٚک کَلَر گوٚ کم کم کم کم کم کم پَتہٕ گوٚو یہِ کرٛیٚہنیٛار کرٛیٚہنیٛار ہیٚو سپدیٛو اَتھ حظ اور بیٚاکھ چیٖز اَتھ ٲسۍ یِم پوش ووش تِم تہِ آے اَتھ پانَے حظ پھٕٹِتھ تُہۍ دِژیوٕ اَسہِ اَتھ کینٛہہ رٮ۪تھ ویرَنٛٹی چوٗنٛکہ أسۍ چھِ کَسٹمَر کیریرَس فون کَران اَسہِ چھِ کَسٹمَر کیریر وَنان کہ تۄہِہ واتیٚو اَمیُٚک ٹٮ۪کنِشَن اوٗرۍ لیکن کانٛہہ ٹٮ۪کنِشَن تہِ چھِنہٕ یِوان کِہیٖنۍ تہِ نہٕ اور ییٚمہِ باوجوٗد اَسہِ واریاہ زیادٕ مُشکلاتَن ہُںٛد سامنہٕ پٮ۪وان چھِ کَرُن چوٗنٛکہ سٲنۍ بَچہِ بیٚہہ ہن اَتھ فینہِ تَل تِم پَرٕ ہن چوٗنٛکہ گرمی چھِ واریاہ زیادٕ تُہۍ چھو پَتہٕ ہٕے کہ یُہُس گوٚو پانٛژھ تٕرٛہ شیتٕرٛہ ڈِگری گٔیے کٔشیٖرِ اندر تہِ یورٕ چھِ دَم آسان ہوا تِن چھِنہٕ پکان کِہیٖنۍ تہِ نہٕ اَسہِ کَرے فین استعمال آنے اَسہِ تُہٕنٛز یہِ فین لیکن یہِ فین تہِ گٔیے نہٕ ییٚتہِ کار سا ساز اَسہِ خٲطر کِہیٖنۍ تہِ نہٕ اَسہِ دیُٚت نہٕ أمۍ سُہ بیٚنِفِٹ کِہیٖنۍ تہِ نہٕ یُس اَسہِ میلٕنۍ گژھِ بیٛاکھ چیٖز چھِ أمِچ نگیٹِو اٮ۪کٕسپیٖرینٛس یہِ کہِ اَسہِ آنے فین تُہۍ دٔپیو تِژ پھِر کہِ أمۍ کم بنٛنہِ تۄہِہ مارکیٹَس منٛز ریٹَس کِہیٖنۍ تہِ نہٕ لیکن اَسہِ ییٚلہِ باقین کَمپٔنییَن کُن نظر ترٛٲو اَسہِ آے زٕ زٕ ترٛےٚ ترٛےٚ ہَتھ رۄپیہِ فرق یعنی تُہٕنٛز کَمپٔنی دِژ اَسہِ واریاہ زیادٕ یہِ تیز ریٹَس منٛز یعنی اگر اَسہِ کانٛہہ کَمپٔنی ٲٹھَن شَتَن منٛز دِوان چھِ تۄہِہ دِژُ یہِ بَہَن شَتَن منٛز یعنی چوٗنٛکہ أسۍ چھِ غریٖب لُکھ اَسہِ دوٚپ کہ أسۍ کَرو تُہٕنٛزٕے فین استعمال تُہۍ دِیو اَسہِ یہِ فین سَستہٕ ریٹَن منٛز لیکن تۄہِہ دِژُ نہٕ یہِ فین اَسہِ تۄہِہ دِژُ یہِ فرٛین واریاہ زیادٕ درٛوج اور وَ اگر درٛوج تہِ دِژیو مگر أمۍ فینہِ دِژ نہٕ اَسہِ سُہ کٲم کِہیٖنۍ یُس اَسہِ کٲم اَمہِ نِش حٲصِل ٲسۍ یَژھان کَرٕنۍ تُہۍ ہیٚکیٚو وٕنکٮ۪نَس تہِ وُچھِتھ کہ یہِ فین چھِ وٕنکٮ۪نَس چَلان تہِ نہٕ کِہیٖنۍ تہِ نہٕ وٕ اگر کُنہِ پھِرِ چَلان چَلان چَلان تہِ چھِ یہِ چھِ سُہ گرٛیٚن گرٛیٚن کَران آسان یہِ چھِ سُہ شور آسان کَران ییٚمہِ سۭتۍ اَسہِ واریاہ زیادٕ ڈِسٹٔربَنٕس سَپدان چھِ یہِ اوس بیٚاکھ چیٖز اَسہِ یہِ کہِ ویرَنٹی ویرَنٹی دِژیو تۄہِہ اَسہِ لیکن سۄ ٲس واریاہ زیادٕ کم چوٗنٛکہ باقٕے کَمپٔنی چھِ دِوان اَسہِ دوٚن دوٚن ترٛیَٚن ترٛیٚن ؤرۍ یَن ہٕنٛز کَم یہِ ویرَنٹی یُس تُہٕںٛز یہِ کَم کَمپٔنی ہٕنٛز فین چھِ اَتھ دِژوُ تُۄہہ شیٚن رٮ۪تَن ہٕنٛز ویرَنٹی حظ تِم شیٚے رٮ۪تھ چھِ وَندسٕے منٛز تِم گُزران تہٕ اورٕ اَسہِ چھِنہٕ اَمہِ سۭتۍ کٕہنٛۍ تہِ ویرَنٹی ہنٛز بٮ۪نِفِٹ مِلان کِہیٖنۍ تہِ نہٕ اور بیٚیہِ چھِ یہِ چیٖز کہ تہنٛدۍ یِم ٹٮ۪کنِشَنز چھِ یِم چھِ ییٚلہِ اَسہِ یور یِوان چھِ یہِ فین وین ٹھیٖک کَرنہِ یِم چھِ اَسہِ تِژ پھِر تہِ پونٛسہٕ رَٹان چوٗنٛکہ تۄہِہ دَپیو تِژ پھِر یہِ چھِ فِرٛی لیکن یہِ فی اَسہِ چھِ پٮ۪وان وٕنکٮ۪نَس تہِ اَتھ پیڑ کَرُن اور بیٛاکھ اَکھ مَسلہٕ چھِ یہِ کہ اٮ۪لکٹِرٛسِٹی ہُنٛد مسلہٕ اٮ۪لکٹِرٛسِٹی ٲس یہِ سٹاٹَس واریاہ کم کَنزیٖوٗم کَران تِم پَتہٕ یِژ پھِرِ اَتھ کینٛہہ دۄہ گٔیے یِم نیٚو واریاہ زیادٕ پاوَر أسۍ چھِ فار فٕلںٛگ ایراہن منٛز آسان بَسان اَسہِ چھِ اٮ۪لکٹِرٛسِٹی ہُنٛد واریاہ زیادٕ ییٚتہِ معاملہٕ اَسہِ چھِ واریاہ کم یہِ وولٹیج آسان چوٗنٛکہ ییٚلہِ اَسہِ أمی یہِ استعمال کَرنَس منٛز یہِ سورُے اٮ۪لکٹِرٛسِٹی نی اَسہِ چھِ پٮ۪وان یِم لمپ ومپ وغیرہ چھِ پٮ۪وان اَسہِ سٲری بنٛد کَرٕنۍ اَسہِ چھِ پٮ۪وان پَتہٕ باقین مُشکلاتَن ہُںٛد سامنہٕ کَرُن